وٕنکٮ۪ن یِم بایکہٕ چھِ رایل فیلڈٕ چھِ پلسر بایک چھِ تِم چھِ مےٚ وارِیاہ زیادٕ پسنٛد اَسہِ چھِ پانس گرِ سِکوٗٹی تہٕ یۄس مینۍ ڈریٖم بَیک چھِ سۄ چھِ رایل ایٚنفیلڈٕ مگر بہٕ چھَس نہٕ ہٮ۪کان سۄ اَننٲوِتھ کہیٖنۍ أسۍ چھِنہٕ ہٮ۪کان سۄ اَننٲوِتھ کِہیٖنۍ تِکیٛازِ اَسہِ چھنہٕ تیٖژہ رۄپیہِ گَرِ کِہیٖنۍ یۄس ساروٕے کھۄتہٕ اَصٕل بایک چھِ اگر دوٗر گَژھو کُنہٕ جایہ سۄ گٔے پلسر سۄ چھَنہٕ زیادٕ گوٚب تہِ آسان کِہیٖنۍ تہِ نہٕ یہِ رایل ایٚنفیلڈٕ چھِ وٕنکٮ۪ن سۄ چھِ ماننہٕ یِوان وٕنکٮ۪ن چہِ یوٗتھ یُس چھُ سُہ چھُ وٕنکٮ۪ن زیادٕ پرٮ۪فر دِوان رایل اٮ۪نفیلڈس ییٚلہِ أسی یِمن بایکَن ہُنٛد یوٗز آسو کَران اَسہِ پَزِ خاص خیال تھاوُن اَسہِ پَزِ نہٕ زیادٕ تیز یِم بایکہٕ چَلاونہِ کِہیٖنۍ تہِ تِکیٛازِ ییٚلہِ أسۍ بایِک تیز چھِ چَلاوان أسۍ چھِ آسان خۄدانہ خاستہِ ایٚکسیڈنٹُک گژھنُک خطرٕ آز کَل چھِ کالہٕ تہِ آسان صُبحس تہِ آسان فیس بُکس پٮ۪ٹھ یا اِنسٹاہس پٮ۪ٹھ فَلٲنۍ فَلٲنۍ جایہِ گوٚو ایٚکسیڈنٹ زٕ موٗدۍ اَکھ موٗد بایکہِ پٮ۪ٹھ اَسہِ پَزِ وارِیاہ پَنٛنہِ صحتُک تہِ خیال تھاون یِمن بایکن پٮ۪ٹھ کھٔسِتھ ہاں ییٚلہِ أسۍ پتہٕ دوٗر سفرس تہِ آسہِ گَژھُن ہیٚلمِٹ چھِ آسان لاگُن بیٚیہِ چھ آسان تِتی تُلنۍ پٔتۍ کِنۍ کانٛہہ چھُ زٕ ژور تُلان اَکھ چھُ آسان تُلٕنۍ یوٗتاہ سُہ ہیٚکہِ پکنٲوِتھ یۄس بہٕ یَژھان چھَس بایِک اَنٕنۍ سۄ چھِ رایل اٮ۪نفیڈٕ سۄ چھِ مےٚ ڈریٖم مےٚ چھُ وارِیاہ شوق أسۍ گَژھو گَرِ سۄ بایک اَنٕنۍ لیکِن اَسہِ چھُنہٕ وٕنکٮ۪ن تیوٗت پۄنٛسہٕ گَرس منٛز موٗجوٗد کِہیٖنۍ أسۍ چھِنہٕ ہٮ۪کان سُہ وٕنہِ أنتھٕے وۄنۍ اگر خۄدا صٲب کَرِ چارٕ تہٕ اَنو اِنشاء اللہ یا سِکوٗٹی تہِ چھِ اَسہِ أسۍ چھِ گَرِ سِکوٗٹی زیادٕ چَلاوان سِکوٗٹی چھِ آسان سیف مگر تَتھ تہِ چھِ پیٚوان ہیٚلمِٹٕچ ویٚلمِٹٕچ خیال تھاوُن تِکیٛازِ سوری کیٚنٛہہ چھُ آسان ییٚلہِ پَنُن زو آسہِ ٹھیٖک کۭتہِ ہن گٔے ایٚکسیڈنٹ وۄنۍ چھِنہٕ تِم ہٮ۪کان پنٛٮ۪ن زنٛگن پٮ۪ٹھ پٔکِتھ کِہیٖنۍ یا کَلس لوٚگُکھ یا کُنہِ تہِ تان نَرِ لوٚگُکھ اَسہِ پَزِ نہٕ یہِ خیال تھاوُن کہِ أسۍ کھٔتۍ بایکہِ تہٕ وُڈو وۄنۍ نہ اَسہِ پَزِ حِساب سان پَکُن یا أسۍ چھِ گَژھان کُنہِ ساتہٕ دوٗر سفرس پِکنِک تہِ چھِ گَژھان بایکہِ پٮ۪ٹھ پلسر بایِک تہِ چھِ سۄ چھِ مےٚ اَسہِ گَرِ تھو گَرِ أکِس رشتہٕ دارس بہٕ چھَس تَتھ اَکہِ لٹہِ کھٔژمٕژ سۄ چھِ وارِیاہ اَصٕل ییٚلہِ تَتھ پٮ۪ٹھ دوٗر پَہم کُنہِ جایہِ سَفرس چھِ گَژھان سپلینٛڈر چھِ بایک اَکھ سۄ چھِ وارِیاہ گوٚب باقٕے چھِ ویسے سارے اَصٕل تہٕ پتہٕ چھِ آسان پَکن وٲلِس تام سورٕے کیٚنٛہہ یا بُلیٹ چھِ بُلیٹ چھِ آ وارِیاہ اَصٕل مگر تَتھ چھُ تھوڑا شور گَژھان تَوے چھِ تھوڑا سۄ بُلیٹ چھَنہٕ نَتہٕ چھِ بُلٹہِ پٮ۪ٹھ واتان نَفر زٕ ترٛےٚ چھِ تَتھ پٮ۪ٹھ واتان آرام سان چھِ ہٮ۪کان تَتھ پٮ۪ٹھ بِیٚہتھ تہٕ اَسے وارِیاہن چھُ آسان شوق بایکَن ہُنٛد اَڈٮ۪ن چھِ آسان اَکھ عادت آسان بایکہِ ہُنٛد تِمن چھُنہٕ بایکہِ وَرٲے لگان کِہیٖنۍ اَسہِ تہِ چھِ سِکوٗٹی مےٚ چھِ گَرِ بٲیِس سِکوٗٹی سُہ چھُنہٕ تمہِ وَرٲے پانٛژن منٹن تہِ بیٚہوان گَرِ کِہیٖنۍ اگر تٔمِس کُن تہِ آسہِ گَژھن سُہ چھُ نیران تٔتھی سِکوٗٹی پٮ۪ٹھ تِکیٛازِ ییٚمِس عادت گوٚو یِمن چیٖزن سۭتۍ تٔمِس چھُنہٕ پتہٕ چَلان کِہیٖنۍ تہِ نہٕ یا کٲنٛسہِ آسان ہابی سُہ چھُ فری ٹایِمس منٛز یَژھان بایِک چَلاوٕنۍ یا دوٗر سَفرس تہِ یَژھان بایِکہِ پٮ۪ٹھٕے گَژھن بایک تہِ چھِ اَکھ اَصٕل چیٖز مگر اَسے چھِ اَتھ تہِ تھوڑا آسان صحیح طٔریٖقس منٛز یہِ چَلاوٕنی کَرٕنۍ یہِ چھُ وارِیاہ اَصٕل یہِ چھُ وارِیاہ اَصٕل ٹٕرپ خٲطرٕ تہِ یہِ بایِک